اَتھ باغس چھِ لگان واریاہ محنت اَتھ چھُ پیٚوان سونٛتہٕ کٲلۍ نیرُن دیٛن دوا کھاد ترٛاوٕنۍ کھاد ترٛاوٕنۍ دوا کَرٕنۍ أسۍ چھِ کران تٕرٛووَہ دوا ژۄدہ دوا اکھ اکھ دوا پٲشی چھِ گژھان ژور ساس پانٛژھ ساس شیٚے ساس ٲٹھ ساس کھاد چھیٚس پیٚوان ترٛاوٕنۍ کھاد چھِ پیٚوان ترٛاوٕنۍ یوٗرِیہ کھاد چھِ پیٚوان ترٛاوٕنۍ ڈاے چھِ پیٚوان ترٛاوٕنۍ پَٹاش چھِ پیٚوان ترٛاوٕنۍ گوہہِ کھاد چھِ پیٚوان ترٛاوٕنۍ اَتھ باغَس چھُ پیٚوان خبردار روزُن اَتھ چھِ واریاہ محنت لَگان پَتہٕ چھِ اسہِ پیٹہِ پیٚوان تِم چھِ پیٚوان درٛوٚجہِ اسہِ پیٹہِ بھرٲے وٲلۍ چھِ پیٚوان اَنٕنۍ پَتہٕ چھِ بھران یِم ژوٗنٛٹھۍ سوزان چھِ یِم ژوٗنٛٹھۍ پَتہٕ چھِ پیٚوان ہردٕ کینٛچی کَرٕنۍ کَٹٲے کَرٕنۍ باغ وَٹُن زالُن تَتھ چھِ ژٕنہِ کران واریاہ محنت چھِ اَتھ لگان اَتھ باغَس پَتہٕ چھِ اسہِ واڑِ یِمَن واڑیٚن منٛز چھِ أسۍ سَبزی بَناوان أسۍ چھِ واریاہ محنت کران یہِ سَبزی چھِ بَناوان اَتھ تہِ چھِ لَگان واریاہ محنت اَتھ چھِ پیٚوان کیٚمۍ اَتھ سَبزی چھُ پیٚوان دوا دیٛن اَتھ چھِ پیٚوان واریاہ محنت کرٕنۍ اَتھ تہِ چھِ پیٚوان کھاد ترٛاوٕنۍ تہٕ بیٚیہِ چھِ أسۍ بَناوان یِم پارکہٕ یِمَن پارکَن منٛز چھُ پیٚوان یِمَن چھِ اَنان گَملہٕ مٔلۍ یِمَن چھُ پیٚوان یہِ پوشہٕ تھل اَنٕنی مٔلۍ قٕسمہٕ پَتہٕ قٕسمہٕ چھِ پیٚوان یہِ پوشہٕ تھل اَنٕنۍ درٛمُن چھُ پیٚوان نیٚبرِم درٛمُن اَنُن سُہ چھُ واریاہ سَبٕز روزان تہٕ کران چھِ أسۍ محنت أسۍ